سَلام علیکُم ہَے ژٕ چھَکھٕے ٹھیٖک تُہۍ کیٛازِ ٲسِو نہٕ ہُتہِ گُلہٕ گُلہٕ کاکُن سُلہٕ موٗد نا راتھ موٗد نا بہٕ ٲسَی نا تٔتۍ بہٕ آیِسے ٲدۍ یہِ کہِ أسۍ درٛایہِ نَا واپَس توٗرۍ آپ جِس وِیٚکتِی سے بَات کَر رہے ہیں اُنٛہو نے آپ کی کال کو